اَلسَلامُ علیکُم مےٚ چھُ ناو عُمر تہٕ آز کَرٕ بہٕ تۄہہِ سۭتۍ شِیر یُس مےٚ پَنُن فٔرسٹہٕ پرٛوڈَکٹہٕ اوٚن آنلاین تَمیٛک ایٚکٕسپیٖریَنٕس تہٕ ییٚمہِ حِسابہٕ مےٚ باسان چھُ یُس مےٚ اَمہِ برٛونٛٹھ آرڈَر اوسُس یِم چیٖز اوسُس بہٕ اَنان رِٹیلرَس نِش تَمہِ کھۄتہٕ اصٕل تہٕ بیٚیہِ تَمہِ کھۄتہٕ کَم دامَس منٛز چھُ میلان آنلاین یہِ کہِ لوٗکھ ٲسۍ وَنان مگر مےٚ دوٚپ آنلاین کیٛاہ آسہِ اَتہِ کٕنان تہٕ آنلاین کیٛاہ اَنہٕ بہٕ مےٚ اوس نہٕ دِل مانان کِہیٖنۍ تہٕ پَتہٕ اوسُس بہٕ وَنان چلو وۄَنۍ ییٚلہِ وۄنۍ سٲری چھِ اَنان اَکہِ لَٹہِ کَرٕ ہا بہٕ تہِ ٹرٛاے پَتہٕ کٔر مےٚ کٲم پَتہٕ اوٚن مےٚ ڈرٛایَر گۄڈٕ اوس مےٚ اَمہِ برٛونٛٹھ تہِ ڈرٛایَر اَکھ اوٚنمت و مگر تَتھ ڈرٛایرَس درٛاو نہٕ زیادٕ ٹایم کِہیٖنۍ پَتہٕ اوٚن مے بیٛاکھ اَکھ ڈرٛایَر پَتہٕ ییٚلہِ مےٚ سُہ ڈرٛایَر اوٚن پَتہٕ ییٚلہِ مےٚ سُہ یوٗز کوٚر سُہ یوٗز کٔرِتھ باسیٛو مےٚ کہِ یُس مےٚ پَنُن ڈرٛایَر چھُ پرٛانہِ ڈرٛایَرٕ کھۄتہٕ یُس یہِ ڈرٛایَر چھُ یہِ واریاہ اصٕل ڈرٛایَر چھُ کیٛازِ کہِ ہُۄ چھُ اکھ پاوَر کھیٚوان بیٚیہِ چھُ سُہ زیادٕ رُکان تہٕ پَکان رُکان بیٚیہِ چھُنہٕ سُہ زیادٕ ہیٖٹ تہِ دِوان مگر یُس مےٚ آنلاین آرڈَر اوٚن سُہ چھُ واریاہ ہیٖٹ تہِ دِوان سُہ چھُ کَم پاورَس پٮ۪ٹھ تہِ پَکان بیٚیہِ چھُ سُہ اصٕل ٲں مَستَس ڈرٛاے مطلب ٲں شیپ تہِ دِوان ٲں تہٕ یُس مےٚ آرڈَر اوٚن آنلایِن تہٕ سُہ اوس واریاہ اصٕل واریاہ شفیٖق واریاہ پَسنٛد کھوٚت مےٚ